وَنا بہٕ اَسہِ حظ چھِ گَرَس منٛز ہر کانٛہہ چیٖز گُپَن چھِ تیٖر چھِ کَٹھ چھِ کۄکَر چھِ ہر کانٛہہ جانوَر چھِ أسۍ چھِ یِمَن سۭتۍ تیوٗت لگاو کَتھٕے کانٛہہ چھِنہٕ فٲیِدٕ تہِ چھِ یِمَن منٛز اَسہِ سٮ۪ٹھاہ أسۍ حظ چھِنہٕ اَمہِ بغٲر وار یِوان کیٚنہہ تہِ اَسہِ گژھَن یِم چیٖز گَرَس منٛز آسٕنۍ پرٛٮ۪تھ کانٛہہ چیٖز گژھِ اَسہِ گَرَس منٛز آسُن اَسہِ گژھن کُنہِ قٕسمُک کٔمی گژھٕنۍ اَتھ کیٚنہہ تہِ بہٕ حظ چھَس کران زیادٕ لگاو چھِ اَسہِ ییٚمِس اگر نہٕ اَسہِ یِم آسَن اَسہِ چھِنہٕ وار یِوان یِمو بغٲر کیٚنہہ تہِ تہٕ اَسہِ حظ گژھِ آسُن زیادٕ زیادٕ زیادٕ زیادٕ ہُرٮ۪ر ہُراوان چیٖز یِم تیٖر کہ گُپَن کۄکَر بطخ ہر کانٛہہ چیٖز چھُ اَسہِ ضُروٗری یِم گَرَس منٛز تہٕ أسۍ حظ چھِ رچھان یِم اصٕل أسۍ چھِ یِمَن کُن دھیان تھاوان زیادٕ ہنا دھیان چھِ أسۍ دِوان یِمنٕے کُن أسۍ حظ چھِ یِہُنٛد دۄد تہِ کٕنان أسۍ حظ چھِ کۄکَر تہِ گَرِ ماران ٹھوٗل تہِ چھِ نیران گَرِ ہر کانٛہہ چیٖز چھِ نیران گَرِ اَسہِ یِہُنٛد اَسہِ چھِنہٕ کٕہٕنۍ تہِ پرٛابلِم باسان اَمہِ سۭتۍ اَسہِ چھِ اَمہِ سۭتۍ ترقی یی میلان کَم چھِنہٕ گژھان کیٚنہہ شُکُر رَبُ الکریٖمَس کُن اَسہِ آسہٕ زۭز گٲوٕ ترٛےٚ ترٛےٚ گٲوٕ آسان اَسہِ حظ چھِ بٔریٖتھ گُتُل تیٖر گان چھِ اَسہِ کۄکَر چھِ واریاہ واریاہ زیادٕ کۄکَر چھِ واریاہ زیادٕ تیٖر چھِ واریاہ زیادٕ چھِ سورٕے اَصٕل پٲٹھۍ اَسہِ